سلام وعلیکُم ٹھیٖک چھُو حظ اَصٕل پٲٹھۍ ڈاکٹَر صٲب چھُو حظ اَہَن حظ تُہۍ چھُ حظ ڈر ڈٔرمَٹالجِسٹہٕ ہَے اَسہِ حظ اوس ژَمہِ کِس بارَس منٛز حظ اَہَن حظ ژَمہِ ہِنٛدِ بارَس منٛز اَہَن حظ اَتھ اوس تھوڑا نیران سُہ بَدلٕے قٕسماہ کیٛاہتانۍ اَہَن حظ اَتھ چھِ تِم نیران کیٛاہتام تِم داغ ہِوِۍ

ٹھیٖک حظ چھِ چلو ٹھیٖک ٹھیٖک حظ چھِ او کے او کے ٹھیٖک حظ ٹھیٖک